آرم ڈیٹ ڈیٹ نمبر اَکھ آرمٕز ایٚکٹہٕ ہسا گوٚو پاس اَڑداہ شیٚتھ تہٕ اَڑٕسَتس منٛز اَتھ منٛز ہسا ووٚنُکھ کہِ یِم تہِ اِنڈِہٕکۍ چھِ تِم نسا اِنڈہٕکۍ لُکھ چھِ تِم نسا ہیٚکٮ۪ن گَن تُلِتھ کیٚنٛہہ ڈیٹ نمبر زٕ اِلبٲرٹ بِل ہسا گٔے پاس اَڑداہ شیٚتھ تہٕ ترٛویہِ شیٖتھس منٛز اَتھ منٛز ہسا ووٚنُکھ کہِ اِکویلٹی تھٲوِو اِنڈہیٖکٮ۪ن ججن تہٕ بِرٛٹِش ججن ڈیٹ نمبر ترٛےٚ کُنوُہ شیٚتھ تہٕ کُنتٕرٛہ وَن ناِین ٹوٗ نایِن اَتھ منٛز ہسا وونُکھ چایلڈٕ میریج ایٚکٹہٕ کٔرِو بین یِم زن لۄکٕٹی ٲس خانٛدر کَران تِم ہسا آیہِ بین کَرنہٕ ڈیٹ نمبر ژور شُرا جنؤری کُنوُہ شتھ پانٛژاہ اَمہِ ساتہٕ اَمہِ ساتہٕ ہسا کٔر سٲنۍ کانسچیٛوٗشنن کٲم ڈیٹ نمبر پٲنٛژھ پنٛداہ مئی زٕ ساس سَتھ اَتھ منٛز ہسا أمِس دۄہ ہسا زاوُس بہٕ